ہیٚلو وعلیکُم سلام تُہۍ چھِو ٹھیٖک صحت چھا ٹھیٖک کیٛاہ کَران اچھا تُہۍ وَنتو مےٚ مالٕے اوس ضوٚرَتھ مالٕے نے چھُنہٕ اَز کٹھ ٲسۍ کَٹھ پانٛژھ شیٚے اۭں کَتہِ چھِ کِہیٖنۍ نہ چھُنہ اچھا پانژٛھ شیٚے کٹھ ٲسۍ ضوٚرتھ کالے گژھنہٕ پاسِبٕل کیٚنہہ اَگرے کَالٕے ترٲیہو تہٕ

ٹھیٖک چھُ تیٚلہِ ترٛاوو کالے ہاں شیٚے کَٹھ ترٛاوو تیٚلہِ ٹھیٖک چھا آ